ہیلو آ تُہۍ چھِو حظ یِم بان کٕنان اچھا کیٛاہ کیٛاہ کیٛاہ بانہٕ ٲسِو تۄہہِ اچھا اچھا اچھا ہٮ۪نٛڈولا ہٮ۪نٛڈولَس منٛز گژھن مےٚ ہُم لۄکچہِ تِم چھِ ہٮ۪نٛڈول آز یِم لۄکچہِ لۄکچہِ لیٚجہِ یِوانا تِمَے گَژھن مےٚ بیٚیہِ گٔے زیٖرو سایِز زیٖرو سایِز کِلوٗ ڈۄڈ کِلوٗ تِم تِم حظ چھِ مےٚ زٕ ژور ضوٚرَتھ اَکہِ دۄیہِ دۄہہِ آ بیٚیہِ حظ چھِ مےٚ ضوٚرَتھ تٲو ہٮ۪نٛڈولا نہ کھٔج تہٕ وٕ حظ یَتھ منٛز یہِ گاڈٕ واڈ ہیٚکہِ اِنسان تٔلِتھ کٔرِتھ فرٛاے کٔرِتھ حظ یا سِمپٕل آ بیٚیہِ کیٛاہ بیٚیہِ حظ چھِ یہِ چھُنہٕ حظ یہِ اِنڈَکشَنَس پٮ۪ٹھ بانہٕ تِم لاگان تِم بٕلیک پرٛٮشَر کُکَر کیٛاہ تِم تِم چھِو حظ پرٛٮ۪شَر کُکَر بیٚیہِ چھِ سُہ پھیہِ بانہٕ واپہ آ تِم کٔہ حظ گژھان گول ہہ اَہن حظ ترٛاموٗ گَژھِ یِم بَولہٕ وَولہٕ چھِنہٕ حظ آز دالہِ بَولہٕ واژمژٕ باقٕے چیٖز چھِ یِمہٕ یِم چھُو حظ اَچھا یِم نَقاش دار تِم کرٛہِنٛۍ بٔرِتھ کَنٛدٕ کٔرۍ تِم چھِو حظ آ تِم تہِ بیٚیہِ چھِ اچھا یہِ چھِنہٕ حظ ہُم بٔڑۍ بٔڑۍ ہُم بٔڑۍ آیٹم چھُو حظ اچھا مِکسَر چھُو حظ ہوولٕز والٮ۪ن ہُنٛد بَنہِ حظ نہ نہ مِکسَرٕے یوت اچھا گوٚو تیٚلہِ چھُو تۄہہِ یِم چیٖز سٲری اچھا ہُم باقٕے تِم چَمچہِ وَمچہِ اچھا اچھا اچھا اچھا اچھا ہُہ سُہ ڈِنَر سٮ۪ٹ ما چھُو تُہۍ کٕنان اچھا اچھا اچھا